اَسلام علیکُم اَسلام علیکُم وعلیکُم اسَلام ٹھیٖک چھِو حظ آ اَصٕل پٲٹھۍ گرِ چھِ حظ سٲری ٹھیٖک آ اَصٕل پٲٹھۍ اَتہِ چھا سٲری ٹھیٖک محلَس منٛز بَچہٕ وَچہٕ چھا ٹھیٖک یِکیٛاہ بہٕ بہٕ بہٕ ٲسٕس نیٚماز پَران آ یِکیٛاہ وۅنۍ درٛاس مسجِد منٛز ؤنِو ؤنِو کیٚنٛہہ چھُنہٕ پَرواے کَتھ مَحلَس منٛز کَتھ مَحلَس منٛز حظ تُہٕنٛدِس مَحلَس منٛز حظ آ مےٚ تہِ بوٗز تَتہِ چھُکھ اوسمُت اوترٕ کیٛاہتانۍ مَسجِد شٔریٖفَس منٛز یہِ کوٗلر ووٗلَر نِمُت ژوٗرِ

یہِ یہِ چھا گژھان أتھۍ محلَس یہِ چھا أتھۍ محلَس منٛز گژھان ژوٗر کِنہٕ یہِ چھِ گژھان بیٚیِس مَحلَس منٛز تہِ ژوٗر کِنہٕ تُہُنٛد تُہُندِ محلہٕ چھُ ییٚتہِ ژور چھِ گژھان یہِ توہے کوٚرُکھ نا یِم وارٕنۍ پارٕنۍ کیٚنٛہہ مَسجِد منٛز وَسجِد منٛز کوٚروا تۄہہِ اَتھ مُتعلِق ڈِسکَشن یا کیٚنٛہہ

وُچھِو تۄہہِ اَگر مَسجِد چھِو ژوٗر گژھان مَسجِد منٛز چھُو تۅہہِ یہِ مسجد ہُنٛد کوٗلَر چھِ نِوان یا مسجِد ہُنٛد یہِ کانٛہہ سامان چھِ نِوان مَسجِد تُہُنٛدِ مَسجِد منٛز یِیہِ نہٕ نیٚبرِم ژوٗر کَرنہِ کِہیٖنٛۍ تَمیُک مطلب چھُ تُہُنٛدِس یہِ چھُ تُہُنٛدٕے مَحلُک اکھ مَسجِد ژوٗر کران چھِ کران یہِ تُہُنٛدٕے مَحلُک اکھ مَسجِد ژوٗر تۄہہِ چھُو یہِ وارٕن کوٚرمُت یہِ اَکہِ لَٹہِ دۅیہِ پھِرِِ یہِ چھُنہٕ باز یِوان کِہیٖنٛۍ سٲنِس اِسلامَس منٛز چھِ اکھ اَکوے یہِ سَزا یِوان دِنہٕ أمِس چھِ یِوان یِم اَتھٕ ژَٹنہٕ مَگر پھر بھی تُہۍ کٔرِو بیٚیہِ اَکہِ لَٹہِ یِتھُے تۄہہِ وۅنۍ جُمعہ پَگاہ چھُ جُمعہ وارٕکارٕ اِنشاللہ چھُناہ تہٕ تُہۍ کٔرِو مَسجِد منٛز علان یُس تۄہہِ مَسجِد ہُنٛد زیُٹھ چھُو تُہۍ کٔرۍہوٗن سُہ اَکہِ لَٹہِ بیٚیہِ وارٕن دٔپہوٗس یِتھٕ کٔنۍ اَگر سُہ باز چھُ یِوان یِمو چیٖزو نِش سُہ ترٛاوِ ژوٗر یا اَمہِ برٛونٛہہ تہِ اوس یہِ ژوٗر کران پَرواے چھُنہٕ کِہیٖنٛۍ تٔمِس کرو معاف کیٛازِ کہِ اِسلامَس منٛز چھِ أسۍ سوٚن اِسلام چھُ اَسہِ ہیٚچھناوان پھٲنٛسی دِنۍ اَگر خبر کیٛاہ تہِ آسہِ کوٚرمُت وۅنۍ تَمہِ پَتہٕ تہِ اَگر نہٕ سُہ تراوِ کِہیٖنٛۍ تیٚلہِ چھُ تٔمِس تِم اَتھٕ ژَٹٔنۍ بیٚیہِ چھُنہٕ اَتھ کانٛہہ علاج آ تُہۍ کٔرِو کٲم یُس تۄہہِ مَسجِد ہُنٛد یُس تۄہہِ زِیُٹھ چھُو اِمام چھُو مَسجِد ہُنٛد تٔمِس ؤنِو تُہۍ تُہۍ کٔرِو کٲم یِتھُے خطبہٕ چھِ أسۍ دِوان تَمہِ برٛونٛہٕے چھِ آسان سٲری جمع گٲمٕتۍ تُہۍ کٔرِو یہِ علان یُس یہِ فِلٲنۍ چھُ سانہِ مَسجِد منٛزژوٗر کران اَکہِ دۄہ چھِ نِوان اکھ چیٖز ژوٗرِ بیٚیہِ دۄہ چھُ بیٛاکھ چیٖز نِوان ژوٗرِ أمِس کوٚر اَسہِ واریاہ لَٹہِ ووٚن اَسہِ پَنٕنہِ جایہِ کٔر اَسہِ أمِس اِنڈیریکٹلی نٔصیحت مَگر یہِ چھُنہٕ پَنٕنہِ کامہِ نِش باز یِوان کِہیٖنٛۍ وۅنۍ ہسا چھِ أمِس اَتھٕ زٕ ژَٹنۍ تہٕ اَگر آب آس گوٚو جان تہٕ اَگر نہٕ آب آس تۄہہِ چھُو نَظرَنٕے تَل یہِ ژوٗر کُس چھُ أمِس چھِ سیوٚدُے یِم اَتھٕ زٕ نِنۍ ژٔٹِتھ بیٚیہِ چھُنہٕ أمِس کانٛہہ علاجے اَمہِ بغٲر آ تُہۍ کٔرِو یِہےَ یہِ چھُ اکھ یہِ چھُ اکھ ژھۅٹھ وَتھ اکھ بیٚیہِ چھُنہٕ اَتھ علاج کِہیٖنٛۍ کیٛازِ کہِ غلطی پیٚٹھ غلطی ما چھِ یِوان معاف کرنہٕ تَتھ یوٚتام نہٕ سَزاہ دِمو اَگر نہٕ أمِس سزاہ دِمو پَگاہ گژھِ بیٛاکھ تہِ مجبوٗر یہِ کرنہٕ خٲطرٕ دَپہِ وَلہٕ ییٚلہِ نہٕ أمِس کیٚنٛہہ کوٚرُکھ بہٕ تہِ کرٕ چھُنا ٹھیٖک بیٚیہِ ما اوس کیٚنٛہہ حُکُم چلو آ اَصٕل پٲٹھۍ چلو بِہِو اَللہ تالَہس حوال